مےٚ سونٛچ راتھ کہِ بہٕ گژھٕ ماتامال مےٚ کٔر آنلایِن اَکھ کیب بُک تہٕ بہٕ پیاریوس رَژھِ کھنٛجہِ تَتھ کٮ۪بہِ تہِ کٮ۪بہِ وٲلۍ کوٚر فون سُہ ووت میانہِ لوکیشنہِ پٮ۪ٹھ تٕہ کھوٚتُس بہٕ کٮ۪بہِ مےٚ اوس واتُن صفا کٔدٕل چوٗنٛکہِ صفا کدلہٕ چھُ مےٚ ماتامال یُتھُے کٮ۪بہِ وول درٛاو تہِ أسۍ چھِ پَکان وَتہِ تہِ کٮ۪بہِ وول تہِ چھُ اَصٕل پٲٹھۍ چَلاوان گٲڑۍ یُتھُے أسۍ ہیٚتِن نزدیٖک واتُن تہٕ مےٚ لٲج تیٲری کَرٕنۍ مےٚ تُل سامان وامان پَنُن تہٕ وۄنۍ رُکٲو اَتھ جایہِ پٮ۪ٹھ وٲتِتھ ڈرٛایوَرَن گٲڑۍ وۄنۍ ٲسۍ مےٚ أمِس پونٛسہٕ دِنۍ تہِ مےٚ ٲسۍ واتان اَکھ ہَتھ تہِ دَہ رۄپیہِ أمِس پرُژھ مےٚ ڈرایورَس کہِ سُہ چھا کیش رَٹان بہٕ ہٮ۪کا پے کٔرِتھ آنلایِن تٔمۍ ووٚن آنلایِن تہِ ہٮ۪کَکھ پے کٔرِتھ تہٕ مےٚ کٔر کوٗشِش آنلایِن پے کَرنٕچ مگر اَتہِ گوٚو نہٕ کِہیٖنۍ وۄنۍ مےٚ دوٚپ ڈرایورَس ژٕ رَٹھ سا کیشی مےٚ اوس پانٛژھ ہٕتیُن چَندَس مےٚ دِیُت ڈرٛایوَرَس پانٛژھ ہٕتیُن تہِ تٔمۍ ووٚن نَم تورٕ مےٚ چھُنہٕ پھُٹوُوٹ کِہیٖنۍ نہٕ چوٗنٛکہِ تٔمِس آسہٕ واتان اَکھ ہَتھ تہِ دَہ رۄپیہِ ڈرایور صٲبَس دوٚپ مےٚ ژٕ پیار بہم یتھی کٲنٛسہِ فُٹووٹ دُکاندارَس کٲنٛسہِ بہٕ ووتُس گاڑِ منٛز بۄن تہِ ڈرایور صٲب اوس أتھی تہٕ بہٕ گوس أکِس دُکاندارس نِش نزدیٖک أمِس ووٚنُم مےٚ دِتُکھ پانٛژن ہَتن فُٹوٹ مےٚ چھُ یِتھ پٲٹھۍ ڈرٛے ڈریورَس دیُن یہِ چھُ مےٚ گاڑِ منٛز پیٛاران أمۍ دوٚپ مےٚ چھُنہٕ پھُٹووٹ کِہیٖنۍ أتھی وُچھ مےٚ بیاکھ اَکھ دُکاندار تہٕ أمِس کٔر مےٚ زارٕپار دوٚپمَس مےٚ تہِ یِتھ پٲٹھۍ فُٹووٹ مےٚ چھِ اَکھ ہَتھ تہٕ دَہ رۄپیہِ واتان تہٕ مےٚ چھُ پانٛژھ ہَتھ دیُن مےٚ چھُنہٕ فُٹووٹ کِہیٖنۍ أمۍ دُکاندارَن وُچھ تہٕ أمِس درٛاو فُٹوٹ تہٕ مےٚ کٔر کٲم مےٚ گوٚو ڈرٛایوَرَس نِش أمِس ٲسۍ أمۍ دِتۍ مےٚ أمۍ دُکاندارَن دُہٲتیٖن زٕ تہِ ۂتیُن اَکھ مےٚ دیُت أمِس چوٗنٛکہِ أمِس آسہٕ واتان اَکھ ہَتھ تہِ دَہ رۄپیہِ مےٚ دیُت أمِس دُو ۂتیُن دوٚپ أمِس دوٚپ مےٚ ژٕ دِ سا مےٚ چینٛج أمِس آسہٕ نَمَتھ رۄپیہِ واپَس دِنہِ اے یہِ چھُ دَپان مےٚ چھے نہٕ کِہیٖنۍ أمِس دوٚپ مےٚ مےٚ اوٚن پانٛژَن ہَتَن فُٹ ووٚٹ وۄنۍ اَمہِ کھۄتہٕ زیادٕ کیٛاہ ہٮ۪کہٕ بہٕ کٔرِتھ ژٕ راٹھ یِم زٕ ہَتھ ژٕ دِ مےٚ اَمہِ بلہٕ وۄنۍ نَمَتھ رۄپیہِ دِژٕ مےٚ واپَس ژےٚ چھے نَمتَے دِنۍ اَکھ ہَتھ تہِ دَاہ چھِ مےٚ واتان تہٕ أمۍ کٔر أمۍ ژھونٛڈ وۄنۍ دٔچھِنۍ کھووٕرۍ چَندَن وَندَن دِژ أمۍ نظر تہٕ کَرے أمۍ وصوٗل یِم نَمَتھ رۄپیہِ تہٕ رَچہٕ مےٚ نَمَتھ رۄپیہِ تہِ درٛاوَس بہٕ تہٕ یہِ تہِ درٛاو